یِم پانٛژھ نیبَر چھِ مےٚ نزدیٖک اَکھ گوٚو غلام دیٖن بٹ محمد یوٗسُف بٹ عبدالرحمان وانی محمد شَمَش غنایی عبدالرحیٖم غنایی